رَنان نہٕ حظ چھُنہٕ زنانَن ہٕنٛز یوٚت کٲم کیٛنٚہہ البتہ اسہِ چھُ ییٚتہِ تیُتھ نظام بنیومُت ییٚتہِ چھِ کامہِ بٲگرِتھ مردَن ہٕندۍ خٲطرٕ چھُکھ تھوٚومُت الگ نظام زَنان مٔہنون ہندۍ خٲطرٕ چھُ الگ نظام مٔہنون چھِ دپان تُہۍ أنیو زیٖنتھ زنان مٔہنِیوٗ چھِ گرِ ہیکان رٔنِتھ ییٚتہِ چھُ بنیومُتٕے نظام یی البتہ ییٚلہِ سُہ وۄنۍ مرد نٮ۪بر گژھان کُنہِ جایہِ چھِ آز تِم چھِ تیتہِ رنان کران اصل پٲٹھۍ سۄ ہَن چھِ تٔمۍ تور ہیکان کٔرِتھ البتہ سانہِ فیملی منٛز چھُنہٕ تیُتھ کانہہ یُس یہِ رٔنِتھ ہیٚکہِ ییٚتہِ چھُ یی تھوٚومُت مرد حضرات أنِوزیٖنِتھ تہٕ أسۍ حظ کرَو کٲم زنانَن چھُکھ تھوٚومُت رنُن میون چھُ یہِ وَنُن مردَن ہٕندِ خٲطرٕ تہِ چھِ یہِ چھُنہٕ زنانَن ہٕندِ خٲطرٕے یوت رنُن کیٛنٚہہ یہِ چھُ مردَن ہٕندِ خٲطرٕ تہِ ٹھیٖک زِ ییٚتہِ گژھن تیتھ کٲٹھۍ آسنہِ کامہِ یہِ چھُنہٕ نامُمکِن کیٛنٚہہ مٔہنیوٗ ہیکہِ نہٕ سۄ کٲم کٔرِتھ یا زنان ہیٚکہِ نہٕ سۄ کٲم کٔرِتھ البتہ یہِ چھُ وۄنۍ نظامٕے بنیومُت ییٚتہِ نتہٕ چھِ ییٖژہن مٔہنوٗ تہِ ہیٚکہِ سۄ کٲم کٔرِتھ زنان مٔہنیوٗ تہِ مٔہنیوٗ تہِ ہیٚکہِ زیٖنِتھ زنان مٔہنیوٗ تہِ ہیٚکہِ زیٖنِتھ مرد تہٕ ہیٚکہِ رٔنِتھ زنان مٔہنیوٗ تہِ ہیٚکہِ رٔنِتھ ییٗژ ہَن ہیٚکہِ بہٕ ؤنتِھ کانہہ کٲم چھنہٕ سہل سارے کامہِ چھِ سہل ییلہِ انسان کرِ